آ یُس سون کٲشُر ایٚسیٚنٛٹ چھُ یہِ چھُ واریاہ ڈِفریٚنٛٹ تہٕ یہِ چھُ واریاہ مَلٹِپٕل مَلٹِپٕل چھُ یِتھ کٔنۍ کہِ اگر أسۍ الگ الگ جایَن گژھو الگ الگ جایَن وُچھو أسۍ الفاظَن ہُنٛد ہیٛور بۄن گژھان یَتھ وَنان چھِ اَمہِ پَتہٕ کَرو کٲم اَمہِ پَتہٕ یُتھُے أسۍ کٲشِرۍ پٲٹھۍ فار ایٚگزامپٕل سرینَگر گژھو سرینَگرَس منٛز وُچھِو تُہۍ کَتھ کَران لٔڑکہٕ یِتھ کٔنۍ بہٕ کَتھ چھُس کَران یُس یہِ میٛون ایٚسیٚنٛٹ چھُ یہِ چھُ سرینَگر ایٚسیٚنٛٹ اَمہِ پَتہٕ کھٔسِو تُہۍ برٛونٛٹھ پہن کِلوٗ میٖٹَر وُہ پٕنٛژٕہ وٲتِو تُہۍ گانٛدَربَل یا وٲتِو تُہۍ اننٛت ناگ اِسلام آباد تَتہِ بوٗزِو تُہۍ آ لگیو ہو لَگیو یا لَگیہ تِتھ کٔنۍ تِہُنٛد اَکھ ایٚسیٚنٹ آ یتھٔے کٔنۍ چھِ واریاہن واریاہن جاین پٮ۪ٹھ پَنُن پَنُن ایٚسیٚنٹ یہِ چھُ کٔشیٖرِ منٛز ییتۍ جایہِ چھِ تِمَن تِمَن جاین منٛز چھِ کٲشِر پٲٹھۍ آہنہٕ اَدا آہنہٕ لَگیہ ہو لوٚگیہ بلاے یِتھ کٔنۍ وٲرڈ یِوان یوٗز کَرنہٕ یِم الگ الگ ایٚسیٚنٹَن منٛز الگ الگ ویٚیَن منٛز یِوان چھِ پرٛیٚزنٛٹ کَرنہٕ